دۄہ کھۄتہٕ دۄہ ہَسا آسہِ ٹیکنالوجی یہِ ہَسا چھِ اٮ۪ڈوانسٕڈ چاہے کانٛہہ ویٖجؤلی اِمپیرڑ چھِ یا مطلب کانٛہہ تہِ ڈِسیبلٕڑ پٔرسَن چھِ فیسَلٹیٖز ہَسا چھِ واتان تھرٛوٗ گورنمنٹ پرٛوپَر مطلب خیال چھِ یِوان تِمَن ہُنٛد تھاونہٕ تہٕ یِوان چھِ تِمَن ہُنٛد تھاونہٕ یا یُس سہٕ وٕنکٮ۪نَس چاہے مطلب یِم ویٖجؤلی اِمپیرڑ چھِ تِمَن ہَسا آسہِ سکوٗلِنٛگ گژھان باضٲبطہٕ باضٲبطہٕ ساوُنٛڈَن پٮ۪ٹھ ہَسا چھِ تِم مطلب رِکاگنایز کَران یا اگر کانٛہہ مطلب ییٚمِس ہیرِنٛگ لاس آسہِ سُہ چھِ مطلب اٮ۪کشَنَن پٮ۪ٹھ چھِ تٔمِس سمجھ یِوان مےٚ کیاہ چھِ اورٕ وَنان مےٚ کیاہ چھِ یورٕ وَنُن یا ویٖجؤلی اِمپیرڑ یِم چھِ آسان ویٖجؤلی اِمپیرڑ یِم آسان چھِ تِمَن چھِ فار اٮ۪کزامپٕل مُشکہٕ سۭتۍ چھِ تِمَن مطلب یِوان پرٛزناونہٕ زِ یہِ کُس چیٖز چھِ کیاہ چھِ تہٕ یُس اٮ۪ڈوانسٕڈ ٹیکنالوجی چھِ أمِس سَا چھِ مطلب اَکھ مین رول پٕلے کوٚرمُت یُس ہَسا مطلب لُکَن ہِنٛز زِندگی واریاہ آسان چھِ کَران آسان چھِ کَران اینٛڈ ویٖجؤلی اِمپیرڑ اِوٕن کہ مطلب یِم ویٖجؤلی اِمپیرڑ مطلب بَچہِ چھِ آسان یا سٹوٗڈنٛٹس یا چاہے اٮ۪لڑَرلی چھِ آسان چلو مطلب یِم وٕنکٮ۪نَس ینٛگ جَنریشنہِ ہنٛد ویٖجؤلی اِمپیرڑ چھِ تِمَن چھِ پرٛاپَر سکوٗلِنٛگ گژھان تِمَن چھِ تَتہِ اَصٕل پٲٹھۍ ہیٚچھناوان مطلب واکِنٛگ چھِ چاہے اگر تِمَن کانٛہہ چیٖز رِکوگنایز آسِہ کَرُن مطلب تیٚمِچ اٮ۪جکیشَن چھِ آسان تھرٛوٗ سٕمٮ۪لٕس کُس چیٖز ہٮ۪کو کِتھ پٲٹھۍ ہٮ۪کو رکا رِکوگنایز کٔرِتھ یا اِوٕن کہ مطلب تِمَن چھِ مطلب اِوٕن کہ ویٖجؤلی اِمپیرڑ یِم تہِ اَز یَنٛگ جَنریشنہٕ ہنٛد چھِ یِمَن سکوٗلِںٛگ چھِ گژھان تِم ہَسا چھِ وٕنکٮ۪نَس آرام سان ہٮ۪کان مطلب سٮ۪ل فون تہِ چَلٲیِتھ تہِ چھِنہٕ کینٛہہ تِم ہٮ۪کَن نہٕ سٮ۪ل فون چَلٲیِتھ کینٛہہ پرٛوپَر گایڈَنس کَوسلِنٛگ تھرٛوٗ چھِ یِوان یِوان مطلب یِوان تِمَن مطلب پرٛوپَر اٮ۪جکیشَن دِنہٕ ییٚمکہ سۭتۍ تِم مطلب وٕنکٮ۪نَس یُس اٮ۪ڈوانسٕڈ ٹیکنالوجی چھِ یا اٮ۪ڈوانس دور چھِ تَس سٕتۍ پَنُن پان کَمپیر چھِ ہٮ۪کان کٔرِتھ آرام سان تہٕ باقٕے